بالی وُڈ چھُ ٹالی وُڈ چھُ بالی وُڈَس منٛز بالی وُڈو تہٕ ٹالی وُڈو یِمو ترٛاوو واریاہ اَثر فیشنَس منٛز أسۍ نَمو مِثال یۄس اکھ چھِ آز ساروی کھۄتہٕ مَشہوٗر سۄ گٔے عرفی جاوید یۄسہٕ ٹیٖن تانۍ لاگہِ پانَس یۄسہٕ بٔلیڈ چھِ لاگان پانَس ییٚمہِ سۭتۍ یِمو واریاہ اَثر ترٛاوو فِلمَن منٛز چھِ گۄڈٕنِچ یِم نایِنٹیٖنتھٕ فِلمہٕ آسہٕ توتہِ اوس آسان کیٚنژھا کَور کٔرِتھ یِمن فیٖمیل رولَس مَگر آز چھُنہٕ کِہیٖنۍ تِمن آسان کَرُن کٔرِتھ آز چھِ آسان تِم واریاہ زیادٕ یِتھٕے کٔنۍ یُس نٔولی فِلِم آیہِ سُہ آیہِ شارو خانٕنۍ تہٕ جوٗہی چولہ ییٚمہِ سٕنز کیاہ چھُ تٔمِس ناو شاہ روخانٕنۍ کیاہ فِلِم ٲس سۄ آگ برسا یِژھٕے کیاہ تانیتھ تَتھ منٛز کیاہ رول چھُ تمَن سُہ گَندٕ رول یَتھ منٛز تمَن أڈی پَلو چھِ آسان لٲگِتھ مطلب عجیٖب پَلو چھِ آسان تمَن یُس یُس ڈریسِنگ مےٚ پَسند چھِ ٹالی وُڈَس منٛز یا بالی وُڈَس منٛز ۄ گٔے ساروی کھوتہٕ یِوان چھےٚ مےٚ پَسند ڈریسِنگ کُنڈلی باگیہِ یَتھ منٛز پریٖتا تٔمۍ سٕنز تِم اَنارکٔلی پھل کوٲڑ تٔمۍ چِکن طچحیچکعنظ کانتی کُرتی لٲگِتھ تٔمۍ چھِ واریاہ زیادٕ اَصٕل سَجھان تہِ تٔمِس سۄ چھِ تَتھ منٛز سوٗٹ تہِ گژھان واریاہ اَصٕل سۄ چھِ واریاہ زیادٕ سَجھان تہِ تَتھ منٛز بیٚیہِ گوٚو بالی وُڈَس منٛز یُس بیاکھ چھِ اَجے دٮ۪وگَنٕنۍ موٗوی تَتھ منٛز سۄ کاجل کاجل ہٕندۍ سۄ ڈریسِنگ مطلب عجیٖب آیہِ اَصٕل ڈریس لَگٲوِتھ تٔمۍ تہِ چھِ اکھ تٔمۍ تہِ چھِ اکھ